ہیٚلو اَسلامُ علیکُم اَچھا اَچھا اَہَن حظ آ ؤنِو سا کٕم خٔزٕر چھُو تۄہہِ ضروٗرت اَسہِ حظ چھِ واریاہ ٹایِپ ژور ہَتھ ٹایِپ چھِ اَتھ خٔزٕرَن اَسہِ یِوان اَتھ منٛز چھِ واریاہ ٹایپٕکۍ ڈیٹٕس اَسہِ یِوان زَن چھِ صفاوی ڈیٹٕس چھِ یِمَن أسۍ کلمی کھجوٗر تہِ چھِ وَنان أرٕت ڈیٹ چھِ ٹھیٖک چھا بَرہی خٔزٕر چھِ یِم چھِ واریاہ کیٖمِیا خٔزٕر چھِ واریاہ حظ ہلادی خٔزٕر چھِ تُہۍ ؤنِو تۄہہِ کٕم قٔسمٕکۍ چھُو ضروٗرت یُس تۄہہِ مےٚ ووٚنوٕ یُس گۄڈٕنیُکھ یُس ونٮ۪مَو نا تۄہہِ مےٚ کلمی کھجوٗر سُہ چھُ یِوان واریاہ مان تہٕ واریاہ اَصٕل کالٹِیُک ماننہٕ یِم چھِ رایَل ڈیٹٕس یِوان یِمَن وَننہٕ ٹھیٖک چھِ حظ اَتھ چھُ یہِ چھُ واریاہ واریاہ اَصٕل سواد آسان اَتھ واریاہ اَصٕل مَزٕ تہِ آسان یہِ چھُ واریاہ نَرَم تہٕ بیٚیہِ اَصٕل آسان یِم چھِ أسۍ یِم چھِ کَتہِ پٮ۪ٹھ واتان یِم چھِ سعودی یِم یِم ڈیٹٕس چھِ یِم چھِ سعودی عربہ پٮ۪ٹھ واتان اسی لیے چھِ اَتھ پرٛایِز تہِ روزان تھوڑا ہایی اَجوا چھِ گژھان کِلوٗ سَتھ ہَتھ رۄپیہِ یُس تۄہہِ مےٚ وَنٮ۪ومَو نا کاکا کالٹی چھُو تُہۍ ژھانٛڈان کالٹی حِساب یہِ کیٛاہ چھُ گۄڈٕنٮ۪تھ اوکیجَن آ تیٚلہِ نِیُو تُہۍ کَلمی یِم حظ خٔزٕر تِم چھِ گژھان یِم چھِ گژھان یِم چھِ بہتریٖن یِم چھِ بہتریٖن خٔزٕر اَہَن حظ آ أسۍ چھِ کَسٹَمایِز تہِ کَران یِمَن خٔزٕرَن اَسہِ چھِ یِوان یِم چھِ بٮ۪گَن منٛز یِوان اَز تھاونہٕ حظ اَہَن حظ آ آ آ تَتھ تہِ چھِ یِوان پَنٕنۍ ویٚرایٹی پَتہٕ چاکلیٹَن تہِ تۄہہِ کٲتیٛاہ آسٕنَو تھاوٕنۍ یِم اَتھ سۭتۍ سیٚٹ چھِ گژھان چاکلیٹ یِم خٔزٕرَن سۭتۍ تَتھ تہِ چھِ تِم الگ پرایِز آسان پَتہٕ آ تَتھ تَمیُک چھُنہٕ اَہَن حظ آ سُہ گژھِی ہاے تُہۍ تھٲوتَو یِہَے دۄن ساسَن تام گژھِ پٕنٛژٕہ شیٚتھ اَہَن حظ آ مگر یہِ ؤنۍ زیٚو تُہۍ مےٚ زٕ دۄہ برٛونٛہہ یُتھ اَکھ دۄہ برٛونٛہہ ؤنۍ زیٚو تُہۍ مےٚ یہِ کیوٗنٛکہِ اَتھ چھُ ٹایِم تہِ لَگان بیٚیہِ ہٮ۪کَو نہٕ یہِ زیادٕ ٹایمَس أسۍ سِٹور کٔرِتھ کیٚنٛہہ زٕ ترٛےٚ دۄہ چھِ ہٮ۪کان یہِ سِٹور کٔرِتھ تہِ زیادٕ تِنہٕ کیٚنٛہہ اَہَن حظ آ ٹیسٹہٕ کَرٕناو بہٕ ژور پانٛژھ کِلوٗ اَہَن حظ ووٚنمَو نا تُہۍ ٹھیٖک چھُ ٹھیٖک حظ چھُ ٹھیٖک چھُ تَمکی خٔزٕر تھاوَو أسۍ تَمہِ دۄہ تُہۍ ییٖزیو شاپَس پٮ۪ٹھ تہٕ تُہۍ وُچھ زیٚو پانہٕ تہِ کیوٗنٛکہِ یِم چھِ واریاہ ویرایٹی ڈیٹٕس یِم حظ خٔزٕرَن ہُنٛد ٹھیٖک چھِ حظ چلو چلو